ہیٚلو اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک چھِو حظ اَہَن حظ شُکُر رۄبَس کُن ٹھیٖک تُہۍ ؤنۍتو یہِ تُہۍ چھِوا یہِ دواہ کٕنن میڈکَل شاپ وٲلۍ چھِوا نہ حظ مےٚ چھِ یہِ نانۍ نا تہٕ تٔمۍ سٕے کیُتھ حظ اوس مےٚ دواہ ضرروٗت تٔمِس اوس پرٛیشر کھسان نا تٔمِس تٔمِس لگ بھگ آسان دوہے پرٛیشَر وۅنۍ ٲس سُہ اکھ دواہ پھوٚل کھیٚوان صبُٮحَس صبُحٲے صبُحن ٲس سۅ نیٚنٛدٕرِ ؤتھۍتھٕے کھیٚوان اکھ شاید ٲس سۅ ایم لانٛگ کھیٚوان دواہ پھوٚل مَگر تٔمِس چھَنہٕ باسان تَمہِ سۭتۍ زیادٕ فرق کِہیٖنٛۍ تہٕ وۅنۍ حظ گوٚو وُنکیٚن لیٹ واریاہ زیادٕ ؤنکیٚن ما ہیٚکہون کٲنٛسہِ ڈَاکٹرَس نِش نِتھ تٔمِس چھُ باسان تھوڑا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک ٹھیٖک

اَچھا ٹھیٖک ہن دٔپِو ہُہ بدل کانٛہہ میلہِ تٔمِس بدل کُنہِ کَمپٔنۍ ہُنٛد تیٚلہِ دواہ پھوٚل تہٕ ؤنکیٚن ہیٚکو أسۍ تیٚلہِ اوٚتن یِتھ تہٕ تیٚلہِ اَنہوس ؤنکیٚسٕے تہٕ اَچھا ٹھیٖک ٹھیٖک چلو ٹھیٖک حظ چھُ تیٚلہِ تہٕ تیٚلہِ حظ یِمو اوٚتھُے یِمو اوٚتھُے بیٚیہِ ؤنۍتَو تُہۍ مےٚ یہِ یہِ ما چھُ سِکِن پرٛوڈَکٹ اوس اَکھ ضروٗرت نا یہِ تھرٛی سن لِیر آسہِ ٹریٖٹ نایِن یہِ چھُ سِکنس خٲطرٕ یِوان یِمن پِمپٔلز آسہِ یِمن لَگان تِمن لگان اَچھا ٹھیٖک تۄہہِ چھَوا سا کَریٛاے اسہِ واریاہَن میڈِکَل شاپَن پیٚٹھ معلوٗم نا تِم ٲسۍ دَپان اَسہِ نِش چھُنہٕ ایویلیبٔل کِہیٖنٛۍ مےٚ دوٚپ اَگر اَتین آسہِ تہِ تہٕ ٹھیٖک حظ چھُ تیٚلہِ چھُ یِنُے تیٚلہِ نِمو دۄنوے چیٖز أتھۍتھٕے ؤنکیٚن چھِو تُہۍ أتھۍتھٕے نا دُکانَس پیٚٹھٕے چلو ٹھیٖک حظ چھُ تیٚلہِ یِمو اَدٕ حظ چلو چلو بِہِو رۄبَس